ہیلو وعلیکُم سَلام اہن حظ اہن حظ اہن حظ اہن حظ کیاہ دٔلیٖل چھےٚ

زیادٕ ہَہ کِنۍ خوٗن ووٗن مہ چھُکھ یِوان دَگ چھس سا زیادٕ کِنۍ کُنہِ ساتہٕ کھٮ۪نہٕ وٮ۪نہٕ وِزِ چھِ کَران دَگ اَتھ چھےٚ پِرٛک ٹھُک لَگَان تہٕ کَران چھَکھ دگ أسۍ چھِ آسان سَنڈے اَوَہ اَوَہ ترٛےٚ ہَتھ ترٛےٚ ہَتھ اہن حظ تُہۍ ہٮ۪کِو ییٚمہِ سَنڈے دۄہ بیٚیہِ ہٮ۪کِو تُہۍ کال کٔرِتھ بیٚیِس یُس اَسہِ ہُہ چھُ سُہ دِیِو تۄہہِ ایپایِنٛٹمینٛٹ تُہۍ ؤنۍ تو مےٚ گۄڈٕ اگر دگ چھو تۄہہِ زیادٕ پَہَن تُہۍ ہٮ۪کِو تیٖتِس کالَس پین کِلَر کٮ۪تھ

اَوَہ روٗٹ کَنال چھُ صحیح گژھان سُہ چھِ تَتھ چھِ دَنٛدَس آسان دَہ ؤری پَتہٕ گارَنٹی کیپ کھٲلِتھ تُہۍ ایٖی یِو تُہۍ کٔرِو روٗٹ کَنال تُہۍ نِیِو ایپایِنٛٹمینٛٹ یی یِو تہٕ کٔرِو روٗٹ کَنال پَتہٕ چھِ دہہِ پنٛدہٕے دُہہِ ییٚلہِ بیٛاکھ چَکَپ کَرُن پَتہٕ چھُ تَمہِ پَتہٕ یہِ ہَسا یہِ کھالٕنۍ کیپ یہِ گژھِ صحیح دَنٛد اَوَہ اَوَہ یہِ چھُ گژھان ٹھیٖک اَصٕل نارمَل دَنٛد یِتھ کٔنۍ آسان یِتھٕے پٲٹھۍ چھِ یِتہِ آسان اَوَہ اَوَہ بالکُل أسۍ چھِ بیٚہوان ییٚتہِ بیٹِنٛگُہ اننت ناگ شُکریہ شُکریہ